ہیلو آ اَلسلام علیکُم اۭں تُہۍ چھِو حظ ہاوُس برٛوکَر پٮ۪ٹھٕ تُہۍ چھُو حظ ہاوُس برٛوکَر پٮ۪ٹھٕ اَسہِ حظ ٲس اَسہِ حظ اوس مَکان اَکھ ہیوٚن آ مےٚ ؤنۍتو تُہۍ کَتھ کَتھ ایریاہَس منٛز چھُو مَکان اٮ۪ویلیبٕل لال بازرٕ مِلیٛا اَسہِ لال بازَر چھُ حوَل چھُ صوُر بَژھپوٗر چھُ

نہ میٖڈیَم سایزُک گژھِ آسُن اچھا

زٔمیٖن ومیٖن کوٗتاہ چھُ اچھا

اچھا خبر نوٚوُے چھا مَکان کہِ پرٛونُے چھُ مکان فِٹ چھا اَتھ چھا سورُے کٔرِتھ بِجلی فِٹِنٛگ رنٛگ وَنٛگ یِم چھِنا آز کَل فَرٕش وَرٕش ہٮ۪تھ تہِ کٕنان خبر یِمَن کیٛاہ چھُ کَرُن اَچھا یُس یہِ فٔرنیٖچَر ؤرنیٖچَر چھُ سُہ چھُکھ کُنُن أتھۍ سۭتۍ کِنہٕ سُہ ترٛاوان نِن پانسٕے سۭتۍ کوٗتاہ ہیوٗ گژھِ اَتھ قۭمَتھ اَپٲرۍ کیٛاہ چھُ کَنال اَکھ کٕنُن اچھا یہِ کۭتِس گژھِ یہِ مکان یُس تُہۍ وَنان چھُو ساڑ ژور کَرور اَتھ منٛز کوٗتاہ رٔٹِو تُہۍ پانَس اچھا